آ بہٕ چھُس واریاہ قٕسمٕکۍ رَنِنٛگ ؤرٕک آوُٹٕس کَران زِ گۄڈٕ چھُس بہٕ صُبحٲے ییٚلہِ بہٕ پانٛژھ بَجے چھُس وۄتھان بہٕ چھُس گۄڈٕ ژور بَجے چھُس بہٕ وۄتھان تحجُد پَران پَتہٕ چھُس پانٛژھ بَجے فَجِر پَران پَتہٕ چھُس بہٕ پرٛٮ۪کٹِس گژھان پَتہٕ چھِ أسۍ تٔتی کَران ؤرٕک آوُٹ گۄڈٕ چھِ أسۍ ژور سٮ۪ٹ اٮ۪کزَرسایزٕ دِوان پَتہٕ چھِ أسۍ سِپرِنٛٹ دِوان زِ پانٛژھ سَتھ سِپرِنٛٹ چھِ أسۍ دِوان یورٕ تورٕ بیٚیہِ چھِ أسۍ واریاہ اٮ۪کزَرسایز کَران یِم سٲنِس صحتَس خٲطرٕ تہِ چھِ یِم صحتَس خٲطرٕ تہِ چھِ سُہ واریاہ اَصٕل آسان بیٚیہِ چھُس بہٕ پانٛژھ وقت پَران ییٚمہِ سۭتۍ سارنِیَن جایَن چھِ باڈی پاٹَن منٛز خوٗن واتان بیٚیہِ چھِ اٮ۪کزَرسایز لَگان بیٚیہِ چھِس أتھی تازٕ روزان یُتھُے بہٕ صُبحٲے ژور بَجے چھُس وۄتھان زِ ؤ یی چھِ رَنہٕ وَنہٕ گژھِ کَرُن صُبحٲے بیٚیہِ سِپرِنٛٹ دِنۍ أتۍ چھِ تازٕ روزان بیٚیہِ چھِ أتی سٕٹَمنا اَصٕل روزان بیٚیہِ گژھِ ڈرٛگٕز نِش بَچُن کیٛازِکہِ سُہ چھِ واریاہ زیادٕ خطرناک ڈرٛگٕز گژھن نہٕ کَرٕنۍ کینٛہہ